اۭں بہٕ ہیٚکہٕ ؤنِتھ تِمَن پٔرسَنن ہنٛد ناو نَفرَن ناو یِم اسہِ ہَمساے چھِ أکِس چھُ ناو جَبار چیٚچہِ بیٚیِس چھُ ناو سَلام چیٚچِنۍ بیٚیِس چھُ ناو بٔشیٖر صٲبٕنۍ بیٚیِس چھُ ناو اسد اہنٛگر بیٚیِس چھُ ناو احد اہنٛگر بیٚیس چھُ ناو اظہر ڈار